وعلیکُم سلام اَسہِ حظ اوس یہِ ٹِکَٹ اَکھ حظ ٲس اَہَن حظ آ اَہَن حظ آ اَسہِ چھُ گژھن سریٖنگر دہلی آ

اَسہِ چھُ گژھُن اَٹھووُہ ستمبر یِمے یہِ زٕ دۄہ اَرداہ سُہ گوٚو درٛۅگ ژٕ وُچھ حظ تیٚلہِ بیٛاکھ دۄہ وُچھِو تیٚلہِ ہیٚورُے ہیٚورُے وُچھِو تیٚلہِ کانٛہہ دۄہا دَہ ساس فٔسٹَس منٛز سرٛۄگٕے حظ

ٲٹھ ساس یہِ چھا تیٚلہِ فٔسٹَس پٮ۪ٹھ گژھِ یہِ کہِ نہٕ ٲٹھ ساس اَتھ چھِ حظ گژھان یِمہٕ کیٛاہ چھِ ونان ہوٹَل ووٹَل اَتھ منٛز

سٲلِم آ اَتھ کیٛاہ چھِ گژھان پَتہٕ ہُہ اَتھ

یہِ کۭتِس کالَس گژھِ یہِ ٹرٛپ اَتھ یہِ سَتھ دۄہ اَتھ گژھِ نا ہُمہِ آیہِ کِہیٖنٛۍ کَما وَما کِنہٕ نا ڈِسکاوُنٛٹ میلہِ نا اَتھ پنٛژاہ ساس یہِ کَر ہیٚکو أسۍ یہِ اور یہِ وِزِٹ کٔرِتھ أمِس ٲٹھمہِ واپَس آ ٹھیٖک چھُ آ ٹھیٖک آ ٹھیٖک حظ چھُ کٔرِو یور ہَن